کُم بہٕ چھَس روزان بَنڈپور مےٚ چھُ ناو رِفَت تہٕ بانڈی پورَس مَنٛز چھِ واریاہ ٹورسٹہٕ جایہِ وٕچھِنۍ لایق ٹورسٹہٕ جایہِ چھِ بانڈی پورَس مَنٛز مِثال کے طور پَر گُریز گُریزَس مَنٛز چھُ تُلیل تہِ وٕچھِنۍ لایق جاے واریاہ اصل وٕچھِنۍ لایق جاے شوٗبوٕنۍ تہٕ لوٗبوٕنۍ جاے چھِ گُریز گُریزِکۍ لُکھ چھِ واریاہ زیادٕ اصل گُریزَس اگر شیٖن پیٚیہِ زیادٕ تَتہِ چھُ روڑ گَژھان بَنٛد تہٕ گُریز روڑ چھُ گَژھان بَنٛد گُریزَس مَنٛز چھَنہٕ پلوشَن تہِ کِہیٖنۍ نۄیِز پوٚلیوشَن سُہ چھُ واریاہ سایلیٚنٛٹ ایریا گُریسَس مَنٛز چھِ جاے اکھ گُریسَس کِنۍ گُریزَس نِش چھِ جاے اکھ اَپٲری تَتہِ چھِ گرم زِیارَت تتھ چھِ وَنان دیٚدٕ موجُن تَپٲرۍ چھِ گَژھان أسۍ دیٚدٕ موجُن گُریزَس مَنٛز تور تہِ چھِ ٹورِسٹہٕ یِوان گُریز تہِ چھِ ٹورِسٹہٕ یِوان شیٖنَس مَنٛز بَجہِ ٹوٗرِسٹہٕ فِلمہِ سٹار چھِ یِوان گُریز تم چھِ کَران تَتہِ شوٗٹِنٛگ سُہ چھُ شوٗٹِنٛگ خٲطرٕ واریاہ اصل جاے گُریز ویلی تہٕ تور چھِ یِوان شوٗٹِنٛگ کَرنہِ تہِ گُریزَس مَنٛز چھ گُریز چھ واریاہ اصل جاے گُریز بانڈی پورَس مَنٛز چھ ٹوٗرِسٹہٕ پلیس چھِ نِشاط پارک چھِ گُلشَن پارک چھِ گُلشَن پارک چھِ نِشاط پارک چھِ ووٚلُر ونٹیج چھ واریاہ اصل جاے چھِ سَن سیٚٹ چھُ سَن سیٚٹ پوٚیِنٛٹ چھُ واریاہ اصل ٹوٗرِسٹہ پلیس وٕچھِنۍ لایق جاے سَن سیٚٹ پوٚیِنٛٹ مَطلَب ووٚلرَس ہیٚرکَنہِ چھ ووٚلُر ونٹیج تتھ چھ تمی ناو ووٚلُر ونٹیج سُہ چھ ووٚلرَس تہٕ اَٹیچ اِسی لیے چھ تتھ وَنان ووٚلُر ونٹیج بیاکھ چیٖز بَنووُکھ تتھ تتھ چھِ وَنان سَن سیٚٹ پوٚیِنٛٹ ٹورِسٹہٕ چھِ یِوان یِمَن جایَن ٹوٗر کَرنہٕ بیٚیہِ چھِ ٹوٗرِسٹو سۭتۍ چھِ اَسہِ ٹوٗرِسٹو ٹوٗرِسٹو سۭتۍ چھ یہِ اَسہِ فٲیدٕ کہِ یِم چھِ ہوٹَل کَران بُک ہارس رایڈِنٛگ چھِ کَران شِکارا رایڈِنٛگ چھِ کَران ییٚمہِ کنۍ رۄپیہِ دہ اورٕ یورٕ یورٕ اورٕ پھیران چھ ییٚمہِ کِنۍ اَسہِ تہِ چھ فٲیدٕ یِوان تِمو رۄپیو دَہو سۭتۍ مَطلَب کہ کانٛہہ آسہِ پَنُن گُر چَلاوان سُہ تہِ زینہِ دۄہَس رۄپیہِ دہ پَننہِ شِکارا چَلاوان تتھ مَنٛز کَرٕ شِکارا ٹوٗر ٹوٗرِسٹہٕ تہٕ سُہ چھُ رۄپیہِ دہ زینان پَکناوان چھِ تِتھ کنۍ پَننِس عَیالَس بانڈی پورَس مَنٛز چھِ سِرندر چھِ شَمتھَن چھِ کُڑور چھ أرِنٛد چھُ أرِنٛد چھُ سُملَر چھُ واریاہ اصل جاے وٕچھِنۍ لایق جاے یور ٹوٗرِسٹہٕ ہیٚکَن یِتھ یِوان تہِ چھِ بانڈی پورَس مَنٛز چھ اَپٲری أرِنٛد سایڈَس سرندَر سایڈَس بیاکھ اکھ پھِشریٖز ڈِپاٹمنٹ تور چھِ گَژھان لُکھ شوقہٕ سان سٲری چھِ گَژھان تور شوکہٕ سان پھشریٖز ڈِپاٹمنٹَس مَنٛز تَتہِ چھِ تروٹ فِش تروٹ گاڈٕ چھِ تَتہِ تہٕ اَنان چھِ تَتہِ تمہِ مَطلَب وٕچھنہِ تہِ چھِ گَژھان شوق سان چھِ تَتِکۍ لُکھ گَژھان تور ہیٚوان تہِ چھِ گَر تہِ چھِ اَنان تروٹ فِش تِم گاڈٕ چھِ واریاہ زیادٕ مٔدرٕ تہِ مٔچھِ تہِ چھِ گَژھان تہٕ دروٚجہ تہٕ چھِ تم واریاہ زیادٕ آسان مَطلَب واریاہ اصل چھِ بانڈی پورَس مَنٛز چھِ مَطلَب فور سایڈٕس چھِ تَتہِ ماوُنٹینز ماوُنٹینزی ماوُنٹینز نیچٲرز بیوٗٹی چھِ تَتہِ سۄ گاڈ گِفٹِڑ تہٕ پیٖر بابا چھِ تَتہِ اَمَر ناتھ یاترا چھِ یَپٲرۍ گَژھان کیاہ چھِ وَنان گاندَر بَل سایڈَس بانڈی پورَس مَنٛز چھَ نہٕ اَمَر ناتھ یاترا کینٛہہ باقٕے باقٕے چیٖز چھِ بانڈی پورَس مَنٛز مَطلَب بانڈی پورَس مَنٛز چھِ یِمو ٹورِسٹو سۭتۍ فٲیدے چھ اَسہِ یِوان فٲیدے چھ اَسہِ یِوان تہٕ بانڈی پورَس مَنٛز چھِ نِشاط پارک یور یِوان چھِ پِکنِک چھِ یِوان سکوٗل چھِ یِوان دوٗر دوٗر سرینَگرٕ پیٚٹھ چھِ یِوان سوپور پیٚٹھ چھِ یِوان بارہمولا پیٚٹھ چھِ یِوان کۄپوارِ پیٚٹھ چھِ یِوان سکوٗل پِکنِک اور بانڈی پورہ نِشاط پارکہِ مَنٛز گُلشَن پارکہِ مَنٛز تہِ چھِ یِوان پِکنِک ووٚلُر ونٹیج تہِ چھِ یِوان پِکنِک آز چھُ وَنۍ نوٚو پوٚیِنٛٹ بَنومُت تتھ چھِ وَنان سَن سیٚٹ پوٚیِنٛٹ بَنٛڈ پور چہِ سَڑکہٕ تہِ چھِ روڑ تہِ چھ ڈیٚولَپ واریاہ اصل ڈیٚولَپ چھُ آز ٹوٗرِسٹہٕ ہیٚکَن اصل پٲٹھۍ یِتھ اصل پٲٹھۍ مَطلَب کُنہِ دِکتہِ روٚستُے کُنہِ ٹیٚنشَن روٚستُے ہیٚکَن ٹورِسٹہٕ اِتھ تہِ گٔژھِتھ تہِ اَسہِ چھِ ٹوٗرِسٹو سۭتۍ فٲیدے کیازکہِ اگر ٹوٗرِسٹہٕ یور یِیہِ اِتھ کنۍ چھُ فٲیدٕ اَسہِ مَطلَب سٲنٛۍ رِشتہٕ دار أسۍ سٲنٛۍ بَچہِ بیٚنہِ بٲے سٲنِس بِزنِسَس مَنٛز چھ امہِ سۭتۍ سٲنِس کاربارَس چھِ امہِ سۭتۍ مَطلَب یِم ہیٚن چیٖز دہ روٗم کَرَن بُک دَہَن دُہَن خٲطرٕ ہَفتہٕ خٲطرٕ پانٛژو دۄہو خٲطرٕ امۍ کنۍ چھِ امہِ سۭتۍ چھِ رۄپیہِ دہ اورٕ یورٕ پھیران اَسہِ چھُ یِمو چیٖزو سۭتۍ فٲیدے اِسلیے ٹورِسٹہٕ چھِ ٹوٗرِسٹہٕ گَژھَن یِنۍ ٹوٗرِسٹَن چھُ یُن تہٕ بانڈی پورَس مَنٛز کیاہ چھُ بیٚیہِ بانڈی پورہ روڑَس پیٚٹھ چھِ اکھ زِیارَت جافر دیٖن صٲب چھِ تٔمِس وَنان اَجَس روڑَس پیٚٹھ بانڈی پورہ روڑَس پیٚٹھ جافَر دیٖن صٲب سُہ چھُ واریاہ گرم زِیارت تَتیٚن چھ لُکھ رُکان سَلام کَران نِیاز تراوان حاجَت پَنُن تمن رَوا گَژھان بیاکھ چیٖز چھُ بیاکھ زِیارت بانڈی پورَس مَنٛز تتھ چھُ ناو ژور یار صٲب سُہ چھُ اِتھے کنۍ بابا شُکُر دیٖن صٲب یِتھ کنۍ چھُ بابا شُکُر دیٖن صٲب وَٹلَب سایڈَس جیٖلہِ ووٚلرٕ ہیٚور چھ سُہ چھ پیٖکَس پیٚٹھ بابا یہِ ژور یار صٲب چھ یِتھے کنۍ پیٖکَس پیٚٹھ بانڈی پورَس مَنٛز گرم زیارَت واریاہ اصل زِیارَت تتھ چھِ پایدَل ہیٚکان کھٔسِتھ سُہ چھُ واریاہ ہیٚور گٲڑۍ چھَنہٕ تور ہیٚکان کھٔسِتھ کینٛہہ بیاکھ زِیارَت چھِ بابا شُکُر دیٖن صٲب سُہ تہِ چھُ تور چھِ بَرابَر گٲڑۍ واتان تور چھ کھَسا مَطلَب تتھ چھ بۄنہِ کَنہِ جیٖل جیٖلہِ ووٚلُر وَٹلَب سایڈَس سوپور سایڈَس بابا شُکُر دیٖن صٲب وَنان تٔمِس تَتہِ پیٚٹھ چھُ سوپور کمٕے دوٗر وَٹلَب وَٹلَب چھِ تتھ وَنان تَتہِ پیٚٹھ چھ سوپور کمٕے دوٗر مگر یہِ تہِ چھ واریاہ اصل گرم زِیارَت اور چھِ لُکھ کھَسان آتھوار ژٔندروار برسوار امہِ سایڈِ ییٚمِس یہِ حاجَت چھ آسان یہِ مَنگُن چھُ آسان اِنسانَس تہِ چھُ تَتہِ قبوٗلیت گَژھان قبوٗل گَژھان سُہ چھُ واریاہ اصل زِیارَت واریاہ اصل زیارَت تَتہِ پیٚٹھِ چھ یِوان سیوٚد ووٚلُر اتھِ وَٹلَب اَتھِ شِکارا اَتھِ سورُے سوپور یِوان اَتھِ سُہ چھُ ٹاپَس پیٚٹھ چھُ سُہ بابا شُکُر دیٖن صٲب سُہ چھِ واریاہ اصل جاے وٕچھِنۍ لایق تَپٲری چھ وَٹلَب چھُ بابا شُکُر دیٖن صٲبن کِنۍ چھُ بۄن وَسان تتیتھ چھُ بۄن کَنہِ جیٖل تور چھِ ٹوٗرسٹہٕ یِوان تَتہِ چھُ بوٚڑ بار کیمپ اکھ چھ ٹوٗرِسٹہٕ یِوان تور تم چھِ کَران شِکارہ رایڈِنٛگ بوٹِنٛگ چھِ کَران شِکارہ رایڈِنٛگ چھِ کَران واریاہ اصل جاے وٕچھِنۍ لایق